مےٚ ہسا اوٚن کراکٕری سیٚٹ یہِ ہسا چھُ واریاہ زیادٕ ؤسِتھ کراکٕری سیٚٹ مےٚ ہسا اوٚن امہِ برونٛہہ کراکٕری سیٚٹ سُہ ہسا اوس واریاہ اصٕل تتھ ہسا درٛاو مےٚ واریاہ ٹایِم تتھ اوس واریاہ اصٕل میٹیٖریل یوز کٔرِتھ یُس ہسا یہِ کراکٕری سیٚٹ چھُ یہِ ہسا چھُ واریاہ زیادٕ فضوٗل اتھ ہسا چھِ بٔلۍ شوٚوٕے یوت امہِ کِس کپس چھِ تھپھ کران یہِ ہسا چھِ ؤستھ یِوان انسان ہسا چھُ منٛدچھان اتھ منٛز چاۓ نِنس مہمانس برونٛہہ کُن یہِ ہسا چھُ فضوٗل یہِ کراکٕری یہِ ہسا چھُ ؤسِتھ ایٹم مہربٲنی کٔرتھ متہٕ ٲسۍ تو یہِ فضوٗل ایٹم انان انسانس چھِ امہِ سۭتۍ دِوتھ وتھان انسلٹ چھےٚ گژھان یہِ چھُ واریاہ زیادٕ ؤسِتھ ایٹم مہربٲنی کٔرِتھ ٲسۍ تو مارکیٚٹس منٛز اصٕل ایٚٹمٕز انان ییٚمہِ سۭتۍ انسان برونٛہہ کُن یژھہِ زِزیادٕ زیادٕ ایٹم انہا امکُے پروڈکٹ انہا